اکھ اصٕل تصویر تُلنہٕ خٲطرٕ چھِ اسۍ کینٛژن خاص چیزن ہُنٛد خیال پٮ۪وان تھاوُن یتھ منٛز اسۍ گۄڈنیُک خیال چھُ پٮ۪وان تھاوُن نظارٕ کیُتھ چھُ أسۍ کتھ جایہِ پٮ۪ٹھ چھِ فوٹو تُلان اگر یتھ جایہِ پٮ۪ٹھ ٲسۍ فوٹو چھِ تُلان اگر سۄ قۄدرٔتی طور خوٗبصوٗرت جگہ ٲس تتھ جایہِ پٮ۪ٹھ چھُ اصٕل فوٹو انسانس یِوان دویمہِ دوٚیِم چیٖز چھِ اسۍ لایٹ گاش کیُتھ چھُ اتھ جایہِ پٮ۪ٹھ اگر اتیٚتھ اختابٕچ لایٹ اصٕل چھِ پٮ۪وان تیٚلہِ وتھہِ أمِس نفرس اصٕل اتٖیٚتھ تصویر مگر اگر نہٕ اتیٚس وۄنۍ گاش چھُ أسۍ ہیٚکو گاشُک انتظام کٔرِتھ تہٕ فوٹو چھِ امہِ سۭتۍ اصٕل وتھان ترٛیٚیم چیٖز چھُ أمِس پٔرسن سٕنٛدۍ حال کتھ کٔنۍ چھ أمِس نفرٕ سٕنٛدۍ حال کِتھ چھِ اگر یہِ خۄشوُن آسہِ أمِس وۄتھِ خۄشوُن فوٹو اگر أمۍ سٕنٛدۍ حال دُکھی ٲسۍ تہٕ أمِس وتھہِ تیُتھُے فوٹو ژوٗرمہِ چیٖزُک خیال چھُ اسہِ تھاوُن اسہِ یم سۭتۍ تصویر ییٚمہِ چیٖز سۭتۍ أسۍ تصویر چھِ تُلان تمیِچ سیٚٹنگ کژھ چھِ اگر تتھ سیٚٹنگ اصٕل ٲس روزمٕژ تہٕ تصویر وۄتھِ خوبصورت اگر